ترٛاو سُہ ترٛاو سُہ وعلیکُم سَلام ٹھیٖک چھِوا اَوا اَصٕل پٲٹھۍ تُہۍ چھِو سٲری ٹھیٖک آ اَہَن حظ آ أسی چھِ دۄہَس منٛز واتہِ کُنہِ تہِ لَٹہِ تُہۍ ٲسِوا گَرِے یِہَے باہ بَجے ہِیٛوٗ لگ بگ واتو أسۍ اور تہٕ تُہۍ ٲسۍوا أتی تَمی ساتہٕ واتو أسۍ لگ بگ اور تہٕ وَلہٕ کیٚنٛہہ چھُنہٕ توٚتانۍ ترٛاوو أسۍ یورٕ باقٕے اَسہِ چھِ واریاہَن جایَن ترٛاوُن تہٕ کیٚنٛہہ چھُنہٕ پَتہٕ کُنہِ تہِ ساتہٕ ییٚمہِ ساتہٕ تۄہہِ باسوٕ تہٕ فون کٔرۍزیٚو اَدٕ سا ٹھیٖک وَلہٕ کیٚنٛہہ چھُنہٕ پَرواے تانۍ ترٛاوو أسۍ ہورٕ باقِیَن پَتہٕ تَمہِ پَتہٕ وُچھو پَتہٕ تیٚلہِ اَنو لاسٹَس اور ٹھیٖک چھا آ اَچھا تۄہہِ کُس اوسوٕ گیس مٔٹ کۄس اَکھ ٲسوٕ تۄہہِ آی سی یا ایچ پی یا ٹھیٖک آ دَپ ہُہ فون کٔرۍزیٚو تُہۍ تَمہِ ساتہٕ تیٚلہِ تہٕ بَنان چھُ تۄہہِ زَن نہٕ لوٚگوٕ تَمہِ علاوٕ تہِ ژیر پَتہٕ کَتہِ پرٛارو أسۍ تمہِ ساتہٕ اَتٮ۪تھ تُہۍ کٔرۍزیٚو تیٚلہِ تہِ فون أسۍ وُچھو پَتہٕ تُہۍ ٲسۍوا أتی یا کَرہو أسۍ یورے ٹھیٖک چھا آدٕ حط اَہَن حظ ٹھیٖک چھُ آدٕ سا اَدٕ سا تُلِو